ہیٚلو آ مےٚ حظ نہ مےٚ حظ ٲسۍ تھوڑا یہِ مَجبوٗری مےٚ اوس ایٚکزام چلان امے موٗجوٗب ہیٚچِس نہٕ بہٕ کٔرِتھ کِہیٖنٛۍ واپَس اَمے موٗجوٗب گوٚو مےٚ لیٹ اَہن حظ سُہ حظ چھُ مےٚ پَتاہ اَہَن حظ

ٹھیٖک حظ چھُ وۅنۍ چھُنہٕ حظ مےٚ فِلحال گژھِ مےٚ یہِ ایٚکزایم خَتٕم بہٕ اَنہٕ تَمہِ پَتہٕ اَنہٕ بہٕ تہٕ پَتہٕ ؤنۍزیٚو مےٚ تُہۍ تہٕ کیٛاہ حِساب روزِ مےٚ چھُ نِمُت اِکانمِکٔس

مےٚ حظ ٲسۍ نِمژٕ آن لا پَنٛداہ جُلاٮٔی اَچھا مےٚ حظ ٲس پَتاہ وُنہِ چھِ پانٛژھ شیٚے دۄہ تہٕ مۄکلہِ ایٚکزام تہٕ بہٕ ہیٚکہٕ تہٕ دِمو بہٕ فِلحال تُہۍ نہَ مےٚ حظ چھِ پَتاہ تہٕ مےٚ اتھ کوتاہ چھِ کھسان چارجِز مےٚ حظ گوٚو علاوٕ وۅنۍ حظ ریٚتھ کھنٛڈ ادٕ حظ اَہَن حظ وۅنۍ ہیٚکہِ نہ حظ اَگر مےٚ منٛزَے پیوٚو ایٚکزام مٔزیٖد پیوٚو مےٚ کانٛہہ بُک اَنٕنۍ ہورٕ چھِ مےٚ زٕ اَنہِ مَژٕ تیٚلہِ کیٛاہ تُہۍ ہیٚکوا مےٚ تُہۍ دِتھ

چلو چلو آ ٹھیٖک حظ چھُ بہٕ حظ کرٕ وۅنۍ سَبمِٹ تہٕ أکیٛاہ مےٚ مۄکلہِ ایٚکزام اِنشاللہ تَمہِ پَتہٕ کرٕ بہٕ ضروٗر پَتہٕ ییٚلہِ وۅنۍ کیٚنٛہہ اَگر آسہِ کھوٚتمُت ووٚتمُت کیٚنٛہہ سُہ دِمہٕ بہٕ اَز چھُنہٕ مَگر تیُتھ زینان تحصیلدار کِہینٛۍ یِتھٕ کٔنۍ تۅہہِ ایٚکزام مۄکلہِ گژھٕ بہٕ اَصٕل پٲٹھۍ پَرٕنۍ وَرٕنۍ اَصٕل یِمن کِتابَن پیٚٹھ پَتہٕ ہیٚکہٕ بہٕ دِتھ آرام سان چھِنہٕ کیٚنہہ مجبوٗری ٲسۍ یِتھٕ پٲٹھۍ چھِ تھوڑا پیوان کَرُن